پازٹِو رِوِو یُس بہٕ دِوان حظ بہٕ حظ چھُس مےٚ حظ اوٚن یہِ پرٛوڈَکٹہٕ یُس مےٚ اوٚنمُت اوس سُہ حظ اوس مےٚ اوٚنمُت جیٖنٕز حظ جیٖنٕز جیکٮ۪ٹ تہٕ جیٖنٕز پٮ۪نٛٹ تہٕ تم حظ ٲسۍ مےٚ کٔرۍ مٕتۍ آنلاین آرڈَر آنلاین حظ ٲسۍ مےٚ تِم أنۍ مٕتۍ کَتھ پٮ۪ٹھ یُس یہِ چھُنہٕ حظ یِوان فِلِپکاٹ اَکھ اَکھ یُس زَن فِلِپکاٹ چھُ تَتھ پٮ۪ٹھ اوس مےٚ کوٚرمُت اَکھ آرڈَر تہٕ بیٛاکھ یُس حظ یہِ چھِ کیٛاہ چھِ اَتھ وَنان یہِ حظ یہِ اٮ۪مَزان تَتھ پٮ۪ٹھ اوس مےٚ کوٚرمُت اَکھ آرڈَر مگر یِم حظ وٲتۍ مےٚ دۄنوٕے چیٖز اور یِمَن یِہِنٛدِ منٛز نہ حظ مےٚ کانٛہہ دُشوٲری کینٛہہ یِم وٲتۍ مےٚ دۄنوٕے اَصٕل پٲٹھۍ یِم حظ وٲتۍ مےٚ برابر پَنُن یور پَلہالن بہٕ چھُس روزان پَلہالَن پَٹَن یُس زَن بارہمولاہَس منٛز چھِ یِوان تہٕ یہِ حظ چھُ ٹھیٖک ٲسۍ یِم دۄنوٕے چیٖز یِمَن منٛز اوس نہٕ کانٛہہ تہِ اِشوٗ یِم ٲسۍ بلکل فاین اَصٕل ٲسۍ یِم یِمَن منٛز باسے نہٕ مےٚ پرٛابلِم کانٛہہ اور یِمَن منٛز یُس مےٚ میٚٹیٖریَل باسیو نہ یِمَن دۄنوٕنی چیٖزَن خاص کر اگر بہٕ جیٖنٕز پٮ۪نٛٹ یُس مےٚ اوس نہ اوٚنمُت تَمیُک میٚٹیٖریَل اوس واریاہ سافٹہٕ تَتھ اوس نہٕ پرٛابلِم بلکل کِہیٖنۍ سُہ اوس واریاہ سافٹہٕ اور سافٹہٕ نرم حظ اوس سُہ یہِ حظ اَکھ اوس یہِ نرم تہٕ یُس تَتھ کَلَر اوس نہ کَلَر اوس تَتھ مطلب کَلَر یُس تَتھ جیکٮ۪ٹَس تہٕ یَتھ جیٖنٕز پٮ۪نٛٹ یہِ تہٕ جیکٮ۪ٹ اوس نہ تَتھ اوس کلَر کامبٕنیشَن اَصٕل کَلَر حظ رَلیو تَتھ واریاہ زیادٕ کَلرٕکۍ وجہ سۭتۍ باسیو مےٚ یہِ کامبٕنیشَن زیادٕ سیوٗٹ سُہ حظ اوس واریاہ زیادَن مطلب سٕٹایل ٲس تَتھ واریاہ اَصٕل تہٕ سُہ باسیو نہٕ مےٚ زیادٕ درٛوٚگ کِہیٖنۍ تہِ یِم ٲسۍ مےٚ لگ بگ دۄنوٕے چیٖز أنۍ مٕتۍ حظ یِم حظ پے مےٚ لگ بگ ارداہ شَہ اَرداہ شیٚتھ رۄپیہِ پیوٚ مےٚ اَتھ منٛز جیٖنٕز یہِ پٮ۪نٛٹ تہٕ یُس مےٚ جیٖنٕز جیکٮ۪ٹ اوس سُہ اوس پیوٚمُت مےٚ کُنوُہ شیٚتھ رۄپیہِ کُنوُہ شیٚتھ حظ اوسمُت یہِ یِم حظ پے مےٚ لگ بگ سَترٛہ شیٚتھ رۄپیہِ دۄنوٕے مگر مےٚ چھِ باسان یِمَن آو مےٚ اَصٕل فٲیدٕ کیٛازِ یِمَن ٲس نہ حظ کالٹی اَصٕل یِمَن ٲس کالٹی اَصٕل بیٚیہِ حظ گٔے یِمَن یُس زَن ڈِلؤری یِمَن گٔے ڈِلؤری گٔے بلکل مطلب ڈور سِٹٮ۪پ ڈِلؤری گٔے اَتھ گَرٕ واتنوو یِمو مےٚ آنٛگنَس منٛز مطلب برٛانٛدَس پٮ۪ٹھ حظ دیُت مےٚ یِمو تہٕ اَتھ منٛز باسیو نہٕ مےٚ کٕہٕنۍ تہِ دُشوٲری آے نہٕ مےٚ کینٛہہ تَمہِ ساتہٕ باسیو مےٚ یہِ یہِ اوس مےٚ اَصٕل کوٚرمُت یہِ اوس مےٚ آرڈَر کٔرۍ مٕتۍ تہٕ فٲیدٕ آو مےٚ یِمَن اَصٕل اِسلیے اگر بیٚیہِ تہِ کانٛہہ وٮ۪ژھِ نہ حظ یِم اَنٕنۍ تہٕ یِم حظ چھِ ٹھیٖک چیٖز یِم اگر اَنہِ سُہ یِم چھِ ٹھیٖک یِمَن نہ حظ چھِ کانٛہہ پرٛابلِم کینٛہہ